ہیٚلو وعلیکُم سلام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 آ ٹھیٖک تُہۍ کٕم چھِو

اَچھا

اَچھا

آ اِقرا اَہَن حظ آ ساے مارٹ اَچھا اَچھا آ اَچھا ٹھیٖک

آ تَپٲرۍ چھُ وَتھ پَتاہ تۄہہِ چھُو کھَسُن تَتہِ چھِ واریاہ وتہٕ تَپٲرۍ آ صحت کِنۍ حظ اَہن حظ اَتھ حظ چھِ واریاہ وَتہٕ اپٲرۍ اپٲرۍ چھِ اَز وتے وَتہٕ یَپٲرۍ تۄہہِ مَرضی گژھٮ۪و تُہۍ یِیو تُہۍ کٔرِو پانہٕ کانٹٮ۪کٹہٕ مےٚ سۭتۍ بہٕ وَنہو تۄہہِ کَپٲرۍ کیٛاہ چھُ گژھُن آ آ آ واریاہ آ ییٚتہِ تہِ چھِ زیارَتھ آ تۄہہِ گوٚو یُن تہٕ أسۍ دِمہو تۄہہِ سَپورٹ تہٕ بہٕ ہاوہو تۄہہِ کَپٲرۍ کَپٲرۍ چھُ اَصٕل پٲٹھۍ آ أسۍ چھِ آسان اورٕ یہِ اورٕ آسان یہِ تہٕ اَسہِ چھِ آسان وَتھ پَے تہٕ بیٚیہِ کیٚمِس آسہِ پَے آ تَتہِ چھِ واریاہ تَتہِ چھِ نہَ نہَ تَتھ چھِ ہُو سَڑک تہِ ہُم تہِ چھِ مٔنٛزۍ تہِ چھِ تَتھ گژھان سہل کھَسُن بیٚیہِ تَپٲرۍ وَتھ واریاہ آ اَچھا صُبحس حظ نہَ حظ صبُحس نہَ حظ چھِنہٕ أسۍ یلہٕ کیٚنٛہہ تۄہہِ کَرو چھُو یہِ تۄہہِ اوسوٕ صبُحس پرٛوگرام نہَ صبُحس کٔرِو کیینسَل بیٚیہِ کُنہِ دۄہ تھٲوِو کیٛازِ یورٕ چھِ اَسہِ پانَس تہِ کٲم آسان آ اَہَن حظ آ اَدٕ کیٛاہ نہَ یِہَے چھُ اَسہِ پَنٕنۍ نمبر تُہۍ کٔرۍزیٚو یٚتی کَنٹیکٹ تُہۍ کٔرۍزیٚو مےٚ کال بہٕ وَنمو تۄہہِ بہٕ کَرہو تۄہہِ یوٚرٕے تۄہہِ ژیٖرۍ فون اگر مےٚ گٔے کٲم صُبحٕچ کٲم تیٚلہِ کھسو أسۍ صبحسٕے چلو ٹھیٖک چلو ٹھیٖک چھُ بِہو خدایَس حَوال